ہیٚلو ہیٚلو وعلیکُم اسلام اسَلام علیکُم بیٚیہِ ٹھیٖک اَصٕل پٲٹھۍ اَہَن حظ آ بہٕ چھُس ٹھیٖک تُہۍ چھِو ٹھیٖکٕے اَہَن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک یہِ حظ اوس مےٚ کَنَس دود کَنَس حظ ٲس مےٚ پرٛابلِم کَنَس حظ اَہن حظ آ کَنَس اِیر سَر اِیر سَر اَتھ گوٚو مےٚ چھُ باسان پانٛژھ دہ دۄہ مےٚ حظ کوٚر سرٛان نا اہن حظ آ مےٚ کَریٚو سرٛان نہ مےٚ چھُ باسَن آب مَہ آب آسہِ اَتھ گوٚمُت اَنٛدَر

نہ سَر نہ سَر سُویلِنٛگ چھَس نہٕ کینٛہہ مگر یہِ سُہ ہُہ چھُس گۄبیٚر ہیٛوٗ چھُس زَن گَژھَان حظ کُنہِ کُنہِ ساتہٕ پَس حظ نہ حظ نہ پَس چھُس نہٕ نیٚران کیٚنٛہہ مگر گوٚب چھُس بہٕ اورٕ چھُس بہٕ گوٚب ہیٛوٗ زن سَر بوٚزَان اورٕ اَہَن حظ آ سَر یہِ کَنَس چھُم کُنہِ ساتہٕ چھُم باسان سُہ گۄبیٚر ہیٛوٗ آواز نہٕ بوٚزنٕے زَن اَتھ سُہ ہُہ آب س زَن اَتھ آب پَکَان اورٕ جی سَر مےٚ کَریہِ ڈاکٹَرس گٔیے یَس بہٕ مگر تِمو دِتیٚوو اَتھ دواہ اَتھ چھُ مےٚ اَتھ اوس مےٚ ہُہ مَل پَتہٕ ہیوٚر کھسان اَتھ اوس مےٚ مَل کھسان ہیوٚر مَگَر یَنہٕ پَتہٕ درٛایے مےٚ سۅ اَکھ زٕ تہٕ برٛونٛہہ درٚایے مےٚ اَتھ سُہ مَل نیٚبَر مَگر مےٚ حظ گوٚو پَتہٕ بیٚیہِ اَتھ پرٛابِلمن حظ اَز گٔے مےٚ بیٚیہِ پرٛابلِم سۄے جی سَر اہن حظ آ سَر ٹھیٖک سَر او اہن حظ اہن حظ سَر وۅنۍ کَرے وۅنۍ کیٛاہ اتھ اتھ چھُ حظ سَر کیٚنٛہہ جی سَر جی سَر اَتھ چھَ سَر آب یُس اَتھ آب چھُنہٕ سُہ ترٛاوُن کیٚنٛہہ کِنہٕ آب زَن گَژھیٚس سَر بیٚیہِ اہن حظ آ سَر ٹھیٖک سَر آب چھُنہٕ اَسہِ حظ ترٛاوُن اَتھ کیٚنٛہہ ٹھیٖک سَر ٹھیٖک آب چھُنہٕ سَر اَتھ آب چھُ اَتھ مُضِر آب چھُنہٕ تیٚلہِ سَر اَتھ ترٛاوُن کیٚنٛہہ جی سَر سَر اَتھ چھُنہٕ ہُتہِ وۅنۍ اگر بہٕ اَتھ سر ہُہ کَرٕ یوٚہے دوا سَر زَن کَرٕ بہٕ اَتھ یوٗز اَتھ ہیٚکیٛاہ سُہ مَل اگرٕے اَتھ بِہِتھ آسیٚن اَتھ ما آسہِ اَتھ آسہِ گۄبیٚر أنٛدٕرۍ جی سَر جی سَر اَتھ چھُ تیٚلہِ سَر ویٚکسیٖن مےٚ دوٚپ اَتھ ما چھُ کیٚنٛہہ بیٚیہِ کانٛہہ پرٛابلِم ما چھِ کَنَس گٲمٕژ جی سَر

جی سَر جی سَر جی سَر سَر اَتھ چھا ہُوے ہیٛوَن اَتھ ما ٹیٚبلِٹ ویٚبلِٹ کیٚنٛہہ یہِ ما چھُ سَر اِنفیٚکشَن وِنفیٚکشَن کیٚنٛہہ اِنفیٚکشَنُک مَسلہٕ جی سَر جی سَر ایٚنٛٹی بیوٚٹِک چھا سر ضروٗری کھیٚون نو سَر ٹھیٖک سر ایٚنٛٹی بَیوٚٹِک چھُ ضروٗری کھیٚون نا اَتھ سَر بیٚیہِ کیٚنٛہہ ہُہ چھا گَژھان چھُ نو سَر نو سَر چَلو سَر ٹھیٖک چھُ چَلو چَلو سَر اَدٕ سا بِہِو سَر رۄبَس حوال اوکے اَسلام علیکُم